اَسَلامُ اِقرا جی تُہۍ ؤنِو مےٚ کٔشیٖرِ منٛز یِم تہِ ٹوٗرِسٹ سپاٹ چِھ تِمَن ہٕنٛدِس بارَس منٛز کینٛہہ

سٲنۍ کٔشیٖر چھِ واریاہ زِیادٕ خوٗبصوٗرَت تہٕ حَسیٖن یَتھ منٛز چھنہٕ اَکھ تہِ اِیُتھ ٹوٗرِسٹ سپاٹ یَتھ أسۍ زِیادٕ ہایپ دِمو کِیٛازِ کہِ سورُے کَشمیٖر چھِ یوٗتاہ حَسیٖن تہٕ خوبصوٗرَت کہِ اَگر أسۍ أکِس جایہِ ہنٛز زِیٛادٕ تٲرِیٖف کَرو بیٛاکھ جایہِ ہِنٛزِ گَژھِ بیٛاکھ جایہِ سٟتۍ گَژھِ نااِنصٲفی سٲنِس کٔشیٖرَس منٛز یُس ساروٕے کھۄتہٕ زیادٕ مشہوٗر جاے چھِ سُہ چھِ گُلمَرگ گُلمَرَگ وٕچھنہٕ باپَتھ چھِ واریاہ واریاہ دوٗر مٔلکو پؠٹھ یور لُکھ یِوان تہٕ تمِچہِ خوٗبصوٗرتی سۭتۍ چھِ تِم واریاہ زِیادٕ سَرپَرایِز گَژھان کہِ سون یُس گُلمَرَگ چھِ سُہ کوٗتاہ خوبصوٗرَت چھِ تَتہِ چھِ گَنٛڈولا رایڈٕس وَغیرہ تہِ گَژھان بیٚیہِ تہِ چھِ واریاہ زِیادٕ عام کٔرِکیوٗلَر ایٚکٹِوِٹیٖز تَتہِ یِوان گَژھنہٕ بیٚیہِ یِم گیمٕز وَغیرہ چھِ تمہِ کہِ وَجہ سۭتۍ چھِ سُہ واریاہ زِیادٕ لُکَن پَسنٛد یِوان یِم علاوٕ چھِ پہلگام یُس تَتِچ بیتاب ویلی وَغیرہ چھِ سُہ چھُ پوٗرٕ دُنیاہَس منٛز واریاہ مشہوٗر تَتھ باپَتھ تہِ چھِ ڈِفرَنٹ مٔلکو پؠٹھ بیٚیہِ اِنڈیا کہِ ہَر کوٗنہٕ کوٗنہٕ پؠٹھ لُکھ یِوان تہٕ سُہ وٕچھُن چاہان یُس تَتیُک یُس دٔریاو چھ یُس تَتہِ یُس تور وَتھ چھِ گَژھان سَڑک چھِ گَژھان سُہ چھِ ییٖژھا خوبصوٗرَت کہِ یُس جاے چھِ تمِچ ہؠکو نہٕ أسۍ اَنداز تہِ لَگٲیِتھ کہِ سُہ کۭژاہ خوبصوٗرَت چھےٚ امہِ عَلاو چھِ سٲنِس یَتھ کٔشیٖر منٛز یِم سٲنۍ جیٖل چھِ یِتھ کٔنۍ ڈَل لیک وُلر لیک اَنٛچار لیک وَغیرَہ یُس سون تِم چھِ واریاہ زِیادٕ یُس سون وُلر لیک چھِ سُہ چھِ ایشیاہُک ساروٕے کھۄتہٕ بوٚڈ جِیٖل یَتھ باپَتھ یَتھ وٕچھنہٕ باپَتھ ٹوٗرِسٹ واریاہ زِیادٕ ایٚکسایِٹِڈ چھِ آسان یِم تمَن یُس سون ڈَل جِیٖل چھ سُہ چھ دُنیا منٛز ساروٕے کھۄتہٕ زِیادٕ مشہوٗر یِمو جِیٖلو منٛز کِیٛازِ کہِ تَتہِ چھِ ہاوُس بوٹ یُس لُکَن واریاہ فیسِنیٹِنٛگ چھُ باسان کہِ أسۍ کِتھ کٔنۍ چھِ پَنُن گَر أکِس آبَس پؠٹھ بَناوان تہٕ کِتھ کٔنۍ چھِ تَتہِ روزان امہ عَلاو چھِ تَتہِ تہِ لوٹَس بی واے بیٚیہِ تہِ باقٕے باقٕے چیٖز یِم وۄبدانہٕ یِوان یُس یُس واریاہ تَن لُکَن روزگار تہِ چھِ فَراہَم کَران امہِ عَلاو چھِ سٲنۍ کٔشیٖر منٛز دۄد پَتھرِی ہِژھ جایہِ تہِ واریاہ زِیادٕ یِم ایٖژاہ خوبصوٗرَت چھِ کہِ واریاہ لُکھ چھِ تور وٕچھنہٕ باپَتھ یِوان بیٚیہِ چھِ سانہِ کٔشیٖرِ یُس اَکھ پٕلَس پویِنٛٹ چھِ بیٚیہِ یُس زیادٕ خوبصوٗرَتی یُس ایٚٹراکشَن چھِ بَنان ٹوٗرِسٹَن ہنٛز سُہ چھ سٲنۍ مُغَل گاڈَنٕز یِم یِتھ کٔنۍ سُہ بَنومُت چھُکھ اِتھ کٔنۍ تَتھ منٛز فاوٹین وَغیرَہ چھِ چَلان سُہ چھُ لُکَن واریاہ زِیادٕ فیسِنیٹ کَران کہِ تِم چھِ وٕچھِتھ واریاہ خۄش گَژھان کہِ یہِ کِتھ کٔنۍ چھِ بَنانہٕ آمُت پَرانہِ زَمانَس منٛز امہِ عَلاوٕ تہِ چھِ کٔشیٖر منٛز مطلب یور تہِ تۄہہِ گٔژھِو تَتؠتھ چھِ اَکھ خوبصوٗرَت جاے آسان کہِ یَتھ جایہِ تہِ تُہۍ روزان سُہ چھِ باسان کہِ أسۍ چھِ جَنتَس منٛز روزان کیٛازِ کہِ کٔشیٖر منٛز چھِ ییٖژا زِیادٕ خوبصوٗرتِی کہِ أسۍ ہؠکو نہٕ أکِس دۄن جایَن ہُنٛد ایٚکٕسپلین کٔرِتھ یہِ ؤنتھٕے کہِ یہِ جاے چھِ زِیادٕ خوبصوٗرَت یا ہُہ جاے چھِ زِیادٕ خوبصورَت کٔشیٖر چھِ اَکھ واریاہ زِیادٕ خوبصوٗرَت جاے تہٕ بہٕ چھس یَژھان کہِ یِم سٲنۍ گورمیٚنٛٹ چھےٚ کَشمیٖرٕچ گورمیٚنٛٹ بی گورمیٚنٛٹ آف اِنٛڈیا تمَن پَزِ امکہِ ٹوٗرِسٹ بَڑانہٕ باپَتھ زِیادٕ کھۄتہٕ زِیادٕ یِم اِنویٚسٹ کَرُن بیٚیہِ ڈِفرینٛٹ جایہِ بیٚیہِ بَناونہِ ییٚمہِ کہِ وجہ سٟتۍ زِیادٕ ٹوٗرِسٹ سون یِن بیٚیہِ سٲنۍ کٔشیٖر تہِ گَژھِ ڈؠولَپ بیٚیہِ گَژھِ سٲنۍ اِکانمی تہِ ڈؠولَپ امہِ سٟتۍ